اَکترٕہ نَومبر زٕ ساس زٕ تووُہ بَاہہ ڈیٚسَمبَر زٕ ساس زٕ تووُہ پٕنٛژٕ ڈیٚسَمبَر زٕ ساس زٕ تووُہ سَتھ فیٚبرؤری زٕ ساس ترٛۆوُہ تہٕ سداہ میے زٕ ساس ترٛووُہ